آ یہِ چھُ ضروٗری کہِ بَچَن چھِ ضروٗری ہیٚچھناوٕنۍ کٲشِر لنٛگویج ضروٗری چھُ اِس لیے تِکیٛازِ أسۍ چھِ کٲشِرۍ أسۍ چھِ کٔشیٖر ہٕنٛدۍ ضروٗری چھُنہٕ پرٛتھ کانٛہہ مَرٕد پرٛتھ کانٛہہ زَنان مۄہنٮ۪و بَچہِ کُس تہِ آسہِ بٔڈٕ چھِ آسان کیٚنٛہہ تہِ چھِ آسان گرس منٛز چھِ آسان واریاہ واریاہ فیملی ممبر تِم یِمن نہٕ اُردوٗ اِنٛگلِش چھُ آسان تَگان کِہیٖنٛۍ تہِ تِمن سۭتۍ چھُ ضروٗری کٲشُر کَرُن اِس لیے پزِ اَسہِ گۄڈنؠتھٕے بَچن پنٕنۍ لنٛگویج ہیٚچھناوٕنۍ پَنٕنۍ کٲشِر زبان ہیٚچھناوٕنۍ باقٕے گوٚو پَتہٕ اُردوٗ اِنٛگلِش باقٕے لنٛگویج تِم چھِ ضروٗری مگر سب گۄڈنؠتھ چھِ سارِوٕے کھۄتہٕ گۄڈٕنٮ۪تھ چھِ کٲشِر لنٛگویج ہیٚچھناوٕنۍ